دَہَن تہٕ دَہَن لَچھَن درمیان یِم پانٛژھ نَمبَر چھِ یِوان تِم چھِ ہتھ ساس پانٛژھ ساس دَہ ساس اَکھ لَچھ